کٔشیٖرِ منٛز چھِ اَسہِ واریاہ بانہٕ گَژھان اِستعمال یِمَن منٛز زِ گۄڈینُک زِ آسان چھُ اَسہِ سُہ چھِ اَسہِ آسان تاش نٲر یعنی کہِ یہِ چھِ اَکھ سُہ بانہٕ یَتھ منٛز أسۍ بَتہٕ کھٮ۪نہٕ برونٛٹھ چھِ اَتھٕ چھَلان تمہِ پَتہٕ چھِ اَسہِ آسان جَگ چھِ آسان یُس زَن کہِ یہِ اِستعمال چھِ یِوان اَسہِ کَرنہٕ یہِ آب آب پھرنَس منٛز یعنی کہِ اگر اَسہِ واریاہ آب چھِ کُنہِ جایہِ نِیُن یا پٔژھِس برونٛہہ کَنہِ چھِ اَسہِ نِیُن آب وغیرہ سُہ چھِ یِوان تَتھ جایہِ استعمال کَرنہٕ بیٚیہِ چھِ اَسہِ آسان ترٛٲمۍ سَرپوش ترٛٲمۍ سَرپوشُک مطلب چھِ زِ تَتھ منٛز چھِ ژور لُکھ یا اَکھ یا اَکھ لُکھ چھِ ہٮ۪کان تَتھ منٛز بَتہٕ کھیٚتھ جیسے کہِ سُہ چھِ یِوان خانٛدرَن منٛز چھِ سُہ گژھان زیادٕ اِستعمال چھِ گژھان ترٛٲمۍ سَرپوش بیٚیہِ چھِ اَسہِ آسان ییٚتہِ گِلاس چھِ آسان گِلاس چھِ اَکھ سُہ اَکھ بانہٕ یَتھ منٛز أسۍ ترٛایش چھِ چٮ۪وان بیٚیہِ چھِ آسان پَلیٹ یُس یَتھ منٛز أسۍ نارمٔلی چھِ بَتہٕ کھٮ۪وان بیٚیہِ چھِ اَسہِ آسان ییٚتہِ چَمچہٕ یُس زَن اِستعمال چھِ یِوان کَرنہٕ یعنی کہِ تَتھ ہٮ۪کو أسۍ انٛگریزی پٲٹھۍ ؤنِتھ سپوٗن بیٚیہِ چھِ ییٚتہِ آسان آسان وٕ چھِ اَسہِ تِم بانہٕ وٕ کَرٕ بہٕ تِمَن چیٖزَن ہُنٛد کَتھ یِم زَن زِ أسہِ مطلب اِستعمال چھِ کَران رَنٛنَس منٛز تَتھ مَنٛز چھِ أسۍ کُک کَران فُڈ یعنی کہِ تَتھ منٛز چھِ یِوان گۄڈٮ۪تھٕے بَتہٕ رَننُک بانہٕ تَتھ چھِ أسۍ وَنان بَنٹَن تَتھ منٛز چھِ أسۍ بَتہٕ رَنان پَتہٕ تیٚمہِ پَتہٕ چھِ یِوان اَسہِ کَرٲے کَرٲے یعنی کہِ اَتھ منٛز چھِ أسۍ سیُن رَنان تیٚمہِ پَتہٕ چھِ بیٚیہِ یِوان پریشَر کُکَر تَتھ منٛز چھِ سیٖٹی لَگان کُنہِ چیٖزٕج جیسے کہِ ماز چھِ آسان دال چھِ آسان رَنٕنۍ سُہ چھِ یِوان تَتھ منٛز رَننہٕ تیٚمہِ پَتہٕ چھِ گَژھان یہِ اِستعمال اَسہِ تٲو یُس زَن کہِ اِستعمال چھِ گَژھان ژۄچہِ کَرنَس منٛز بیٚیہِ چھِ اَسہِ آسان بیٛاکھ اَکھ بانہٕ یُس بٲٹھۍ چھِ آسان باٹہِ منٛز چھِ أسۍ کینٛہہ مطلب کیٚنٛہہ تہِ یُس تہِ اَسہِ کھٮ۪ن چٮ۪نُک چیٖز چھِ آسان یا آب چھِ آسان یا کانٛہہ چیٖز چھِ چھَلُن آسان تَتھ سُہ چھِ اِوان تمہِ کامہِ خٲطرٕ اِستعمال کَرنہٕ بیٚیہِ چھِ اَسہِ آسان کَپ ییٚتہِ کَپ چھِ یِوان چاے چٮ۪نہٕ خٲطرٕ اِستعمال کَرنہٕ بیٚیہِ چھِ آسان کیٚٹٕلۍ یُس زَن کہِ یِوان چھِ چاے تھاونہٕ باپَتھ یَتھ منٛز أسۍ واریاہ چاے چھِ ہٮ۪کان تھٲیِتھ کیٚٹلہِ بغٲر تہِ چھِ بروہمہِ زَمانہٕ أسۍ کَران سَماوار یوٗز